السلام علیکُم بیٹا تُہۍ چھِو ساقِب بہٕ چھَس سکوٗل پٮ۪ٹھ تۄہہِ تُہۍ کوٚنہٕ چھِو یِوان دۄہَے دۄہَے سکوٗل کیٛاہ آوُر چھِو وٕنہِ تٕہُنٛد اٮ۪ٹٮ۪نٛڈٮ۪نٕس چھَنہٕ ٹھیٖک روزان کِہینۍ تہِ تُہۍ چھِو غٲر حٲضِر روزان دۄہَے دۄہَے یہِ چھِنہٕ گَژھان ٹھیٖک کینٛہہ نہ نہ یہِ چھُکھ ژٕ دۄہَے وَنان یہِ وۄنۍ کیٛاہ کہِ مےٚ چھُ بٕڈِ بَب بٮ۪مار مےٚ چھِ ہۄ بٮ۪مار دۄہَے دۄہَے ما آسہِ کانٛہہ بٮ۪مار تٔمِس کیٛاہ دٔلیٖل ٲس اَچھا اَدٕ اَدٕ تُہۍ کیٛاہ چھِوَس کَران تٔمِس چھِ نا تَتہِ بیٚیہِ کٕہۭنۍ بَدَل یُس تٔمِس آسہِ تَتہِ تِکیٛاز ژےٚ چھِ نا یورٕ سکوٗل یُن سکوٗل چھے ژےٚ غٲر حٲضیٖری گَژھان اَمہِ سۭتۍ گژھی ژےٚ یہِ خَراب کَر یِیِو تُہۍ اَکہِ دۄیہِ دۄہہِ ما چَلہِ تۄہہِ چھُو یورٕ اٮ۪کزام تہٕ یِنہٕ وٲلۍ اِمتحان چھُو تۄہہِ تُہۍ کیٛاز یِیِو نہٕ تۄہہِ کوٚروُ تۄہہِ اوسوُ راتھ تہِ تۄہہِ اوسو راتھ تہِ پَرچہٕ تۄہہِ کوٚروُ سُہ تہِ زایے تہٕ اَمہِ سۭتۍ گٔژھِو نا تُہۍ فیل کیٛاہ چھُ مَگَر تۄہہِ چھُو نا آلرٔڈی یہِ تۄہہِ چھُو نہٕ رِکاڈٕے کینٛہہ سکوٗلَس منٛز تُہۍ چھُو کالہٕ وَنان بٕڈِ بَب چھِ بٮ۪مار صُبحَس چھُو وَنان بیٚیہِ کینٛہہ کیٛاہ تام چھُ تُہۍ چھُو دۄہَے دۄہَے ہِتھ وَنان